کٲشُر تہٕ کٲشِر علاج چھِ آز تہِ یَتھ دورَس منٛز واریاہ مشہوٗر اگر کٲنٛسہِ شخصَس کۄٹھٮ۪ن یا جوڑُن دود آسہِ تٔمِس چھِ یِوان واریاہَو رَنگو علاج کَرنہٕ گۄڈنِکُے علاج چھُ یِوان تٔمِس کَرنہٕ

یُس زَن تِلہٕ گۄگلُک تیٖل چھُ آسان کٲشُر تیٖل یَتھ وَنان چھِ یُس زَن خٲلِص تہٕ خٲلِص تِلہٕ گۄگُل چھُ آسان تَمہِ چی مٲلِش چھِ یِوان کرنہٕ سۄکھبُلۍ تِیٖلٕچ یِمَن جوڑن یا یِمَن کۄٹھٮ۪ن یِمَن زَن دَگ آسہِ امہِ علاوٕ چھِ یِوان ییٚتہِ زایتوٗن تیٖلٕچ مٲلِش تہِ کَرنہٕ یِمَن گۄٹھٮ۪ن وۄٹھٮ۪ن یِمَن دَغ وَغ آسہِ بیٚیہِ دۄدٕۂر تہِ چھِ یِوان مَتھنہٕ بیٚیہِ چھِ یِوان رَب تہِ مَتھنہٕ بیٚیہِ یِوان زایتوٗن تیٖل تہِ مَتھنہٕ امہِ سۭتۍ چھِ گژھان فرق واریاہَن دادیٚن تہٕ دَغَن خاص کر یُس زَن یہِ جوڑَن ہُنٛد دود دود چھِ آسان امہِ علاوٕ چھِ ییٚتہِ واریاہ واٹن گڑۍ تہِ یِم زَن یِمَن پھٕٹمٕتٮ۪ن جوڑَن تہٕ کۄٹھٮ۪ن علاج کَران چھِ